ژیٹ ہاکھ بناونہٕ خٲطرٕ اگر نہٕ کُنہِ ساتہٕ مرژٕوانٚگن چھِ ایٚولیبٕل آسان تمہِ ساتہٕ چھِ ہیٚکان تمہِ ساتہٕ ہیٚکو أسۍ شونٚٹھ تہِ پیٖستھ سُہ تہِ ہیٚکو تتھ ترٲیتھ تہٕ مرژٕوانٚگنن ہنٛد چھِ گژھان ما یہِ تمٕچ کٔمی چھِ ہیٚکان پوٗرٕ تمہِ ساتہٕ گٔژھِتھ سُہِ تہِ ہیٚکو تتھ منٛز ایٚڈ کٔرِتھ تہٕ مرژٕوانٚگنن ہٕنٛز کٔمی گژھہِ تتٮ۪ن پوٗرٕ بییٚہِ اگر نہٕ کُنہِ ساتہٕ لِدٕر چھِ آسان سِنِس خٲطرٕ تمہِ ساتہٕ ہیٚکو شونٛٹھ تہِ پیٖستھ سُہ تہِ ہیٚکو تتھ ترٲیتھ تہٕ لِدرِ ہنٛز کٔمی گژھہِ تتٮ۪ن ختٕم سُہ ہیٚکو ایٚوایِڈ کٔرِتھ کُنہِ ساتہٕ چھنہٕ میتھ آسان ایٚولیبٕل کینٛہہ اگر نہٕ تراوو سِنس سُہ چھُ ایٚوایڈ ہیٚکان کٔرِتھ سُہ چھُنہٕ ضروٗری تراوُن کینٛہہ سُہ تہِ ہیٚکو نہٕ ترٲیتھ کینٛہہ بییٚہِ اگر نہٕ کُنہِ ساتہٕ پھیٚکھ چھِ آسان سوبوٗتھ مرژٕوانٚگن چھِ ہیٚکان انسان ترٲیتھ ہم پھیٚکہِ ہٕنٛز چھِ گژھان کٔمی دوٗرِ سۭتۍ ہیٚکو تتٮ۪س ایٚوایڈ کٔرِتہ تہٕ ہُم ہیٚکہوس ایٚڈ کٔرِتھ سوبوٗتھ مرژٕوانٚگن